یُس زَن تارکَن وٕچھُن یعنی کہِ یَتھ أسۍ اِنگلِش پٲٹھۍ سٹار گیزِنٛگ چھِ وَنان مےٚ چھُ باسان کہِ اَمیُک یُس اکھ اَہم مقصد چھُ اَمہِ سۭتۍ چھِ أسۍ ہؠکان یہِ پوٗرٕ کایِنات سَمجِتھ أسۍ چھِ ہؠکان وٕچھِتھ کہِ خُدایت کیاہ چَلان تَلہ کِتھ پٲٹھۍ چھِ یِم ظُریات بَناومژٕ کِتھ پٲٹھۍ چھِن یِم تارک بَنٲومتۍ پَنٕنؠن پَنٕنؠن جایَن چھِ یِم روزان یِم کِتھ پٲٹھۍ چھِ آسان چَمکان یِم کِتھ پٲٹھۍ چھِ پوٗرٕ آسمانَس روشَن کَران تہٕ یِہٕنٛز خوٗبصوٗرتی وٕچھِتھ چھُ بَس اِنسانَس اَکھ اکھ احساس گژھان کہِ اللہ تعالیٰ اللہ تعالیٰ سٕنٛز قۄدرَت کیاہ چھِ تہٕ اِنسان چھُ اَتھ قۄدرَتَس کُن وٕچھِتھ پَتہٕ اللہ تعالیٰ ہس کُن شُکُر گُزار روزان تہٕ اَتھ خوٗبصوٗرتی وٕچھِتھ چھُ اِنسانَس دِل خۄش گژھان تہٕ اِنسان چھُ سونٛچان کہِ سانؠن أچھَن برونٛٹھ کَنۍ چھِ حال حظ ییٖژاہ ہن اَتھِ یِوان تہٕ یہِ کاینات کوٗتاہ بوٚڑ آسہِ یہِ کوٗتاہ ؤسیٖح آسہِ یہِ چھُ بَس اللہ تعالیٰ ہَس پَتہ تہٕ امہِ نِش چھِ أسۍ بَس ہٮ۪کان وٕچھِتھ کہِ خۄدایَت کۭژاہ ؤسی چھِ تہٕ اللہ تعالیٰ سٕنٛز قُدرَت کٲژاہ رٕژ کۭژاہ خوٗبصوٗرت چھِ